یُس میون گام چھُ یُس مےٚ پَنُن مطلب ہوم ٹاوُن چھِ مےٚ چھِ سٲرٕے پَسنٛد لگان کہِ اَتھ منٛز چھِنہٕ مےٚ کانٛہہ اَکھ یُس خصوٗصی چیٖز آسہِ مےٚ پَسنٛد تہٕ مےٚ سورُے پَنُن گام پَسنٛد کیٛازِکہِ سون گام چھُ واریاہ خوٗبصوٗرت یہِ چھِ نیچرَل بیوٗٹی سٲنِس گامَس سٲنِس گامَس منٛز چھِ اَسہِ چھِ کۄل برٛونٛہہ کَنی گۄڈٕنٮ۪تھٕے مکانس اَسہِ چھُ ییٚتٮ۪تھ پٕلے گرٛاوُنٛڈ تَتھ منٛز چھِ أسۍ شُرۍ گَژھان گِنٛدنہِ لٔڑکہٕ گِنٛدان میچ اَسہِ چھِ ٹٲنٛڈۍ ییٚتہِ بٔڑ اَکھ بار ٹٲنٛڈ تَتہِ چھِ تَمام گامَن ہٕنٛدۍ لوٗکھ یِوان توٗرۍ میچ گِنٛدنہِ تِمَن چھِنہٕ پانہٕ گرٛاوُنٛڈ کیٚنٛہہ تِم چھِ یِوان توٗرۍ یُس مےٚ ساروِیو کھۄتہٕ لایِک چھَس پَنٛنِس مطلب گامَس مَنٛز کَران سُہ چھِ سُہ کۄل آسہِ برٛونٛہہ کَنہِ کیٛازِ سُہ چھِ گٔنٛڈِتھ دۄنوِیو طرفہٕ اَکہِ طرفہٕ تہِ تہٕ بیٚکہِ طرفہٕ تہِ ییٚلہِ أسۍ بور گَژھو أنٛدرٕ أسۍ مطلب وٮ۪سہٕ گژھو بور کَرو أسۍ أکِس أکِس کال أسۍ وٮ۪سہٕ دَپو پٔکِو نیٖرِو سا کۄلہِ پٮ۪ٹھ گَژھو تَتٮ۪تھ نہ چھِ نہ چھِ تَتہِ تھَس لٔڑکَن ہُنٛد آ بٮ۪ٹھ نہ یِن تَتہِ تھَس لٔڑکہٕ نہ یی تَتہِ تھَس کانٛہہ موٚہنیوٗ نہ یی تَتہِ تھَس بیٚیہِ کانٛہہ خٲلی اگر گژھَن یا گژھَن کورِ بیٚیہِ یِن کُنہٕ ساتہٕ زَنہِ زٕ ترٛےٚ پَتہٕ کَرَن واکَہ شاکہ تُکُن بَس تیُتُے بیٚیہِ نہٕ کٕہۭنۍ بیٚیہِ چھِ مےٚ پنٛنِس گامَس منٛز یِہوٚے اَکھ پَسنٛد لَگان چیٖز کہِ سٲنِس گامَس منٛز چھِنہٕ ژھوٚٹ نَظر کِہیٖنۍ تہِ نہٕ ییٚتہِ اگر آسَن کورِ بِہِتھ تٔتی کۄلہِ نِش سُہ چھِ گٔنڈِتھ سُہ اَصٕل پٲٹھۍ تَتٮ۪تھ أسۍ زَن آسو بِہِتھ یا کہِ گرٛاوُنٛڈَس منٛز گژھو أسۍ تیٖتِس ٹایِمَس اَژنٕے نہٕ تور تِم لڑکہٕ کِہیٖنۍ تہِ نہٕ تِم وَنَن نیٖرِن گۄڈٕ سانہِ بیٚنہِ اَدٕ اَژو أسۍ یا کہِ تِم آسَن بِہِتھ أسۍ وَنو نیٖرِن گۄڈٕنٮ۪تھ یِم اَدٕ اَژو أسۍ ییٚتہِ چھَنہٕ تہِ کِہیٖنۍ تہِ نہٕ وَلہٕ أسۍ تہِ اَژو کَروکھ وۄنۍ زیٖرا زیٖرا تہِ چھِ مےٚ پَنٛنِس گامَس منٛز پَسنٛد لگان بیٚیہِ چھُ اَسہِ گامَس منٛز ییٚتہِ اَکھ یہِ پالِٹٮ۪کنِک کالیج بَنیومُت یُس نہٕ وٕنیُک تانٮ۪تھ کُنی جایہِ چھِ بَنیومُت سُہ چھِ سٲنِس گامَس منٛز بَنیومُت سٲنِس گامَس مَنٛز چھِ پرٛٮ۪تھ کانٛہہ فٮ۪سَلٹی اَسہِ ییٚتہِ چھِ اَسہِ ڈِسپٮ۪نسٔری تہِ ییٚتہِ چھِ اَسہِ واریاہ میٚڈِکل وٲلۍ تہٕ ییٚتہِ چھِ اَسہِ فوٹوسِٹیٹ وول تہٕ نَکھَے اگر باقِیَن جایَن چھِ وٕچھان تِمَن چھُ پٮ۪وان واریاہ دوٗر گژھُن اَسہِ چھُ پُج تہِ ییٚتہِ نَکھَے اَسہِ چھِ گوٗر تہِ ییٚتہِ نَکھَے اَسہِ چھِ پرٛٮ۪تھ کانٛہہ فٮ۪سَلٹی تہِ چھِ مےٚ پَنٛنِس گامٕچ مطلب یِم چھِ مطلب چھِ مےٚ لَگان یِم چیٖز پَنٛنہِ گامٕکۍ پَسنٛد ویسے سون گام چھِ سورُے ٹھیٖک اَتھ چھُ ییٚتہِ چھِ اَسہِ واریاہ نیچرَل بیوٗٹی ییٚتہِ چھِ خٲلی کُلۍ اَسہِ أنٛدۍ أنٛدۍ سٲرۍسٕے آب گرٛاوُنٛڈ سُہ ییٚتہِ چھِ نیچَر واریاہ نیچَر اَصٕل وۄنۍ گوٚو اَکھ یُس یہِ مطلب خاص چیٖز چھُ سُہ چھِ مےٚ یِہوٚے کۄلہِ نِش لَگان بِہُن خوش تَتٮ۪تھ ییٚلہِ أسۍ بیٚہوان چھِ پَنُن فرٛٮ۪نٛڈ سٔرکَل سُہ چھِ مےٚ اَکھ چیٖز یُس زیادٕ تَر مےٚ پَسنٛد چھِ ہُتھ کٔنۍ چھِ سون گام واریاہ بیوٗٹِفُل واریاہ خوٗبصوٗرت